پٔتمیو کینٛژھو ؤریو پٮ۪ٹھ گٔے اِکنامی ڈٮ۪ولَپ گٔے پٔتمیو کینٛژو ؤریو پٮ۪ٹھ حظ ہِندُستانَس منٛز حظ تَتھ منٛز چھُ مین کَارَن وٕچھ حظ اَکھ چھُ زٔمیٖندارَن ہُنٛد تہِ زَبردَس اَہم رول دوٚیِم چھُ اِنڈَسٹِری یَس منٛز حظ ییٖژاہ اِنڈَسٹِرٛی بَڑان تیٖژاہ چھِ اِکنامی تہِ بَڑان مُلکٕچ حظ تِکیٛازِ اِکنامی ییٚلہِ بَڑِ ییٚلہِ اِنڈَسٹریٖز بَڑَن تہٕ ییٖتیاہ لُکھ تَتھ سۭتۍ وابسطہٕ آسَن یا ییٖتیاہ تہِ لٔڑکہٕ روز گار میلہِ تمہِ سۭتۍ وُچھ حظ گۄڈنیٮ۪تھٕے گٔے ریشو گوٚو ییٚمیُک حظ بے روزگٲری ہُنٛد تمہِ سۭتۍ واریاہ کَم حظ دویِم چیٖز چھُ اِکنامِکٕکۍ بَڑے واریاہ حظ تِکیازِ اِنڈَسٹریٖز آیہِ یا باقٕے باقٕے چیٖز سَپوٹس کِنۍ تہِ بَڑو واریاہ اِکنامِک تِکیازِ یِم ییٚتہِ چھِ ٹیٖمہٕ آسہٕ تِمو لوٚگ باہَر باقیَن مُلکَن سۭتۍ گِنٛدُن تہٕ تیمہِ کِنۍ تہِ بَڑے تھوڑا بہت اِکنامِی دویِم چیٖز چھُ یہِ حظ یُس حظ یہِ اِنٹرنیٹ اِنٹرنیٹ سۭتۍ آو واریاہ فٲیدٕ حظ تِکیازِ برونٛہہ کالے اوس نہٕ اِنٹَرنیٹ سِسٹَم کِہیٖنۍ حظ تِکیٛازِ ساینَسَن ٲسۍ تِژھ ترقی کَرن تہٕ باقٕے باقٕے برونٛہہ کُن برونٛہہ کُن یُس ساینَسَن ترقی کٔرۍ تہٕ یِمو اوٚن بٮنٛکِنٛگ سِسٹَم آنلاین حظ تِکیٛازِ گۄڈٕنٮ۪تھے چھِ آز اگر بنٛکَس پٮ۪ٹھ اِنسانَس پونٛسہٕ رۄپیہِ ساس کڑنہٕ خٲطرٕ اوس گژھُن تٔمِس اوس بِچارَس کامہِ دۄہ تہِ پُڑراوُن حظ دٔوٚیِم چیٖز اوسُس بیٚیہِ اوسُس دۄہ تہِ راراوُن تٔتھۍ سۭتۍ آز اِنسانَس اگر پونٛسہٕ چھِ آسان ضوٚرَتھ حظ آز چھِ آنلاین سِسٹَم یِتھ کٔنی چھِ گَژھان حظ اِنسان چھِ ہٮ۪کان کٲنٛسہِ تہِ اٮ۪م پے کٔرِتھ یا باقٕے چیٖز کٔرِتھ ییٚمہِ سۭتۍ اِنسَانَس واریاہ فٲیدٕ چھِ یِوان تِکیازِ اگر یُس نَفر کٲلۍ کیتھ بِہِتھ اوس گژھان پوسہٕ موٗجب دۄہ کہِ خٲطرٕ اوس پیٚوان رۄپیہِ ساس خٲطرٕ دۄہ پَنُن پھٹراوُن بیٚنٛکَس پٮ۪ٹھ اَنو آز یُس سُے نَفر چھُ زینان آز سُہ رۄپیَس پانٛژھ ہَتھ یا ساس ییٚمہِ کِنۍ سُے پانٛژھ ۂیتِن یا سُٲسیُن أمِس روزمَرہ ہٕنٛزۍ زِندگی منٛز چھِ بَکار لگان حظ سُے چھُ اورٕ یورٕ پیٚون تیٚمہِ کِنۍ آ واریاہ مَدد حظ ڈِجٹَل پیٚمنٛٹہٕ سۭتۍ یا ڈِجٹَل اِنٹَرنیٹ سۭتۍ حظ آنلاین اِنٹَرنیٹ دو ڈِجٹَل پیمنٹ سۭتۍ آ واریاہ واریاہ فاینانشَل سیٮ۪کٹرَس منٛز ہیٚلٕپ حظ تِکیٛازِ اگر بہٕ اَسہِ کٲنٛسہِ آسان پونٛسہٕ اَننٕۍ اَسہِ اوس پیوان گۄڈٕ بٮ۪نٛکَس پٮ۪ٹھ گژھُن حظ پَتہٕ تٔمِسہِ پونٛسہٕ کیو گۄڈٕ سِلِف بَرٕنۍ پَتہٕ پیٛارُن کَر گَژھِ کر نہٕ گَژھِ آز چھُ وٕ اگر کانٛہہ نٮ۪بَر آسہِ اِنسانَس أتی ہیٚکہِ اِنسان آنلاین أمِس پیٚمنٛٹ کٔرِتھ حظ امہِ کِنۍ واریاہ فاینانشَل سیکٹرس